تِم ایپلیکیشنہٕ یِم اَسہِ زیادٕ ضروٗرَت چھِ لگان تَتھ منٛز چُھ یِوان فیس بُک فیس بُک چھِ أسۍ یوٗز کَران نِؤز بوزنَس تہٕ وٕچھنَس بیٚیہِ چُھ زوٗم میٖٹنگ زوٗم مییٹنگ منٛز چھُس بہٕ پَنٕنۍ کٔلاسٕس دِوان تہٕ بیٚیہِ چھِ ایمیزان ایمیزانَس پٮ۪ٹھ چھُس بہٕ شاپَنٛگ کران تَمہِ سۭتۍ چھُ مےٚ ٹایِم بَچان واریاہ تہٕ بیٚیہِ چھُ یِوان یوٹیوٗب یوٹیوٗبَس پٮ۪ٹھ چھُس بہٕ ایجوٗکیشنل ویٖڈیوز وٕچھان تہٕ بیٚیہِ چھُ گوٗگل میپ ییٚلہِ کُنہِ جایہِ گژھُن چُھ آسان بہٕ چھُس میپس پٮ۪ٹھ تہِ گژھان بہٕ چھُس تَمہِ ایٚڈرَس تھروٗ واتان تَتھ جایہِ بیٚیہِ ییٚلہِ مےٚ پَنٕنۍ ڈاکِمیٚنٛٹ سیو چھِ آسان تھاوٕنۍ بہٕ چھُس کران یوٗز ڈی جی لوکَر